ہیٚلو وعلیکم سلام اسلامُ علیکم الحمداللہ اصل پٲٹھۍ تُہۍ چھِو ٹھیٖک اصل پٲٹھۍ صحت چھُ ٹھی

کٔرِو کٔرِو حُکُم کٔرِو حُکُم کیٛاہ دٔلیٖل کیٛاہ چھِ

اتھ اتھ کوتاہ ٹایِم گوٚو یہِ چھا سٔڈٕن یہِ چھا سٔڈٕنلِی گژھان اچانٛک کِنہٕ کیٚنٛہہ ایٚوینٹ کیٚنٛہہ وُچھِو تُہۍ اچھا اچانٛک گَژھان

تُہۍ بوٗزِو تُہۍ بوٗزِو کانٛہہ کَتھ یِم واریاہ سایکولٕجِکٔلی اِیویٚنٹٕس چھِ واریاہ کیٚنٛہہ آسان ییٚمہِ ساتہٕ اکھ عام شَخص چھُ ہیٚکان کُنہِ تہِ عام ڈپریشنَس منٛز گٔژھِتھ فار ایٚگزامپُل اگر نِمو أسۍ تُہۍ چھِو ونان مےٚ چھُ پَرنہٕ سۭتۍ گَژھان زیادٕ سِٹرس تہٕ پَرنہٕ سۭتی یُس سِٹرس گٔژھِتھ اِنسان یہِ سونٛچانٕے پانہٕ پٔرۍ خبر کیٛاہ وُںکیٚنس پوٛر کیٛاہ پتاہ امِٛیُک فیٛوٗچَر کیٛاہ آسہِ بیٛاکھ چھُ آسان یہِ أڈۍ چھِ ونان ہے پران پران بہٕ تھوٚکُس وۅنۍ کُس سا پَرِ بیٚیہِ پَتہٕ چھُ أمی ساتہٕ سوٗنٛچان یِتہِ وۅنۍ اگر پَرٕتہِ نہٕ کِہیٖنٛۍ ہوسکتا ہے بہٕ ما گَژھٕ فیَل امیُک امیُک امیُک چھُ مین پٔرپَز یہِ آسان کہِ دَپان چھِ نا ہمیشہِ اگر نَظر تھاوٕنۍ برٛونٛہہ کُن اگر پَران تہِ مگر تیٛوٗت تہِ گَژھِ نہٕ زیادٕ پَرُن کیٚنٛہہ پرٛتھ کُنہِ چیٖزس چھِ کیٚنٛہہ لِمِٹ آسان لِمٹس تحت اتھ چھُ پیٚوان فِکسٕڈ کیٚنٛہہ فِکسٕڈ کیٚنٛہہ ٹایِم ٹیبٕل تھاوُن ٲں اگر بہٕ باہ گنٛٹہٕ اگر ترٛےٚ ژور گنٛٹہٕ پَران چھُ ترٛےٚ گنٛٹہٕ تھٔو گِنٛدنہٕ خٲطرٕ تہِ اِف اگر یہِ باسان اڈیٚن چھُ یہِ باسان اگر گۄڈٕ تۄہہِ اگر گۄڈٕ تۄہہِ گِیُنٛد گِیُنٛد پَتہٕ چھُ گَژھان دٮ۪ماغ تھوڑا رِلیکس اصٕل پٲٹھۍ

تِم چھِ تِمن چھُ باسان ہے اَسہِ گَژھِ صُبحٲے یاد مگر تِمن چھُ آسان دٮیٚماغس منز اکثر بیٚٹھنومُت سُہ طریٖقات بیٚہنومُت سُہ سِسٹم اکھ ایوٚینٹ یہِ اسہِ چھُ صبحن گَژھان یاد مگر تِمن چھُ گَژھان تہِ صبحہے یاد تٔمۍ برعکس تٔمۍ برعکس اگر نہٕ سُہ صُبحہے گوٚو نہٕ ہُشارٕ کیٚنٛہہ پَتہٕ کَرِ سُہ تتھ برعکس شامن ٹایمہٕ یاد سُہ چھُنہٕ ہیٚکان یاد گٔژھِتھ کِہیٖنٛۍ تتھ ہیٚکو تتھ ہیٚکو سِٹرس ؤنِتھ کیٛازِ أمۍ چھُ پَننہِ لایفہِ منٛز اکھ اِیوینٛٹ اکھ تھوٚمُت اکھ ڈیٹ اکھ تھوٚمُت اکھ فِکسٕڈ روٗل اکھ تھوٚمُت بہٕ کَتھ ٹایمَس وۅتھٕ مےٚ کَتھ ٹایمَس چھُ یاد کَرُن

تُہۍ کٔرِو کٲم اکھ اکھ پٔٹِک تُہۍ کٔرِو کٲم تُہۍ بَنٲیِو اکھ پٔٹِکیٛوٗلر ٹایِم کُنہِ چیٖزس خٲطرٕ پرنس خٲطرٕٹایِم یِتھٕ کٔنۍ سکوٗل گَژھان چھِ بچپنس منٛز پَتہٕ چھِ اکھ ڈِفرنٛٹ سَبجَکٹن آسان ڈِفرنٛٹ ٹایِم ٹایِم ٹیبٕل حِسابہٕ آسان پکان پرٛتھ کُنہِ چیٖزس گَژھِ اکھ مین ڈسٕپُلن آسُن مین ڈِسٕپُٕلنس منٛز چھُ کران سُہ مین ٹایِم ٹیبٕل اکھ ٹایِم ٹیبٕل چھُ مین ٹایِم ٹیبٕل گَژھان پرٛتھ کُنہِ چیٖزس مےٚ کیٛاہ چھُ کَرُن کَتھ ٹایمَس کیٛاہ کیٛاہ کَرو کیٛاہ ٹایِم کَتھ ٹایمَس کیٛاہ کَرٕ بہٕ کیٛاہ پَزِ کَرُن کیٛاہ نہَ پَزِ کَرُن کَتھ ٹایِم کُس ٹایِم روزِ میٛانہِ خٲطرٕ بیٚسٹ تہٕ کُس ٹایِم روزِ میٛانہِ خٲطرٕ اصٕل کِہیٖنٛۍ یُس نہٕ اصٕل باسہِ کِہیٖنٛۍ تہٕ تتھ گَژھِ تتھ گَژھِ تِمےَ پریٛکٹِس کَران بیٚیہِ یا واکِنٛگ چھِ آسان یا بیٚیہِ کیٚنٛہہ آسان کیٚنٛہہ گِندُن وِنٛدُن چھُ آسان تتھ گژھِ تی کرُن چلو چلو چلو بِہِیو رۄبس حوالہٕ